اسلامُ علیکُم ٹھیٖک پٲٹھۍ چھِو حظ اہن حظ ٹھیٖک پٲٹھۍ اَسہِ حظ یہِ مکانس ٲسۍ دارِ تہٕ دَرواز بَناونہِ لٔکرِ کوٗٹۍ کٔتہِ چھِ حظ گژھان آ ٹھیٖک حظ تُہۍ حظ تھٲزیو بَنٲوِتھ تیٚلہِ ہاں اَدٕ حظ ٹھیٖک حظ